اَسَلامُ علیکُم ییٚلہِ مےٚ سیٚکَنٛڈ پرٛوڈَکٹ اوٚن مےٚ أنۍ اکھ پاوَر کیٚٹَل یوٚس سیم سَنٛگٕچ چھَ تِم تہٕ مگر سۄ کیٚٹَل ٲسۍ نہٕ واریاہ اصٕل کِہیٖنٛۍ تہِ نہٕ تہٕ ییٚلہِ مےٚ سۄ آرڈَر کٔر کمپٔنی والیٚو ووٚن یہِ ہَسا چھِ واریاہ اصٕل کیٚٹَل یہِ چھَنہٕ اَتھ چھَنہٕ پاوَر تہِ زیادٕ پیٚوان اِستِمال کَرُن کِہیٖنٛۍ تہِ نہٕ یہِ چھِ واریاہ کم پاورَس پیٚٹھ وۅتھان تہٕ مَنٛزٕ گٔیہِ پانٛژھ شےٚ ریٚتھ تہٕ ٲسٕس بہٕ سۄ اِستعمال کَران مگر ییٚلہِ سۄ بہٕ اِستعمال کَران کَران روٗزٕس شےٚ ریٚتھ گٔیہِ تہٕ یہِ گٔیہِ خَراب پیٚیہِ مےٚ یہِ بازَر نِنۍ تہٕ اَتہِ پیٚیہِ مےٚ یہِ یُس میٚکنِک چھُ تیٚمِس نِش نِنۍ میٚکنِکَن تہِ تھٲو یہِ أکِس دۅن دۅہَن یہِ پَنٕنِس دُکانَس مَنٛز تہٕ دۅییہِ ترٛیٚیہِ دۅہۍ دِژٕن واپَس ییٚلہِ مےٚ میٚکنِکَن میٚکنِکَن واپَس دِژ تہٕ أمۍ کٔر کٲم أمۍ ہَسا ووٚن مےٚ اتھ وٲتی زٕ ہتھ رۄپیہِ تہٕ دِتۍ مےٚ میٚکنِکَس یِم زٕ ہتھ رۄپیہِ دِتۍ مےٚ ایٚمس اتھ زٕ ہتھ رۄپیہِ واپَس تہٕ أنۍ یہِ مےٚ گَرٕ واپَس تہٕ اَتہِ گیٚیہِ کٲم اَتہِ گٔیہِ کٲم تہٕ أمۍ کٔر کٲم تہٕ أنۍ مےٚ لٲج مےٚ یہِ بیٚیہِ بیٚیہِ درٛاے اَتھ اِتھٕے پٲٹھۍ پانٛژھ شےٚ ریٚتھ تہٕ پانٛژَن شیٚن ریٚتَن چَلے یہِ واریاہ اصٕل پٲٹھۍ تہٕ پاوَر تہِ ٲسۍ مگر کمٕے پَہم نِوان تہٕ ییٚلہِ مَطلَب پانٛژھ شےٚ ریٚتھ گٔیہِ اَتھ گٔیہِ کٲم یہِ گٔیہِ بیٚیہِ تِتھٕے پٲٹھۍ خَراب تہٕ پیٚیہِ مےٚ یہِ نِنۍ میٚکنِکَس نِش ییٚلہِ مےٚ یہِ میٚکنِکَس نِش نی تہٕ أمۍ رٔٹ یہِ پانٛژَن شیٚن دۅہَن گۄڈٕ أمۍ رٔٹ یہِ پانٛژَن شیٚن دۅہَن یِتھٕے پٲٹھۍ تہٕ پانٛژِ شیٚیہِ دۅہۍ دِژ تٔمۍ یہِ واپَس ٹھیٖکھ کٔرِتھ تہٕ پیٚیہِ مےٚ أمِس بیٚیہِ رۄپیَس زٕ ہتھ دِنۍ تہٕ أنۍ مےٚ یہِ بیٚیہِ گَرٕ تہٕ لٲج مےٚ یہِ پانہٕ لَگ بَگ شیٚن ریٚتَن بیٚیہِ کٔر مےٚ یہِ اِستمال شیٚیہِ ریٚتۍ پَتہٕ گٔیہِ اتھ کٲم یہِ گٔیہِ بیٚیہِ یِتھٕے پٲٹھۍ خَراب پیٚو پیٚے مےٚ یہِ پیٚیہِ مےٚ یہِ بیٚیہِ میٚکنِکَس نِش نِنۍ تہٕ مَگَر ہورٕ اوس کَمپٔنی ووٚنمُت اتھ ہَسا نیرٕ واریاہ ٹایم یہِ چھِ اتھ چھِ میٚٹیٖریل تہِ چھُ اتھ اصٕل مگر میٚٹیٖریل تہِ اوس نہٕ اتھ اصٕل کِہیٖنۍ تہِ نہٕ یہِ ٲسۍ لاگان یورٕ اتھ اوس گَژھان مٔنٛزٕے سُچ آن مٔنٛزٕے اوسُس گَژھان آف تہٕ پَتہٕ کٔر مےٚ کٲم گٔیَس بہٕ بیٚیہِ ایٚمِس دُکانٛدارَس نِش دُکانٛدارَن کٔر کٲم دُکانٛدارَن أنۍ یہِ دِژ مےٚ یہِ شیٖرِتھ تہٕ مگر کٔرٕن کٲم مگر کٔرٕن کٲم تہٕ أمۍ رٔٹۍ بیٚیہِ زٕ ہَتھ رۄپیہِ تہٕ گٔیہِ اتھ کٲم یِتھٕے پٲٹھۍ کٔر مےٚ کٲم کَنٹِنیو پیٚیہِ مےٚ یہِ نِنۍ تہٕ اَنٕنۍ تہٕ شےٚ ریٚتھ نیران شےٚ ریٚتۍ پَتہٕ بیٚیہِ پیٚوان پۅنٛسہٕ دِنۍ تہٕ اَنٕنۍ شیٖرِتھ مگر ییٚلہِ یہِ روٗز نہٕ تِژھ کامیاب کِہیٖنٛۍ تِنہٕ یہِ ٲسۍ کمپٔنی مَطلَب بَروس دِژاو کَمپٔنی دِژاو بَروس اتھ ہَسا نیرٕ بَرابر ؤری مگر ؤرۍیَس تہِ چلے نہٕ یہِ کہیٖنٛۍ تِنہٕ تکیٛاز یہِ ٲسۍ مَنٛزٕ مَنٛزٕ گَژھان بِہِتھ تہٕ پیٚوان ٲسۍ پَتہٕ یہِ بیٚیہِ میٚکنِکَس نِش تہٕ اَنٕنۍ ٲسۍ پیٚوان شیٖرِتھ مَطلَب ییٚمۍ ییٖتیٛاہ اتھ پۅنٛسہٕ مےٚ لٲگۍ تمہِ کھۄتہٕ کَمسٕے یِیہِ ہے بیٛاکھ کیٚٹَل تہٕ گۄڈٕ ٲسۍ یہِ واریاہ اصٕل چَلان بہٕ وَنہٕ نہٕ تہِ کِہیٖنٛۍ تہِ نہٕ مگر پَتہٕ گٔیہِ اتھ پَتہٕ ٲسۍ یہِ گژھان تہٕ گژھان خَراب مَطلَب ییٖتیٛاہ مےٚ پۅنٛسہٕ اتھ شَیرنَس لٔگۍ تمہِ کھۄتہٕ یِیہِ ہَے مےٚ نٔو بَدَل کمپٔنی ہٕنٛز اصٕل کیٚٹَل اِسلیے گٔیہِ یہِ میٛٲنِس سیٚکَنٛڈ ایٚکسپیٖریَنس ٲسۍ نہَ یہِ ٲسۍ میٛانہِ خٲطرٕ واریاہ خَراب تکیٛازِ ییٖتیٛاہ نہٕ مےٚ اتھ ییٖژاہ نہٕ مےٚ یہِ کیٚٹَل أنۍ تمہِ کھۄتہٕ یِیہِ مےٚ ڈَبَل پۅنٛسہٕ دِنۍ اِسلیے گٔیہِ مےٚ یہِ گوٚو مےٚ واریاہ نوٚقصان تکیٛازِ اکھ چیٖز چھُ کُنہِ جایہِ کُنہِ ساتہٕ اَنان اِنسان گَرَس خٲطرٕ تتھ گَژھِ نہٕ یوٚرٕے مَطلَب لاس گَژھُن کِہیٖنٛۍ تہِ نہٕ تہٕ یتھ وۅنۍ کُنہِ چیٖزَس لاس گَژھِ سُہ چیٖز کتھ چھُ لَگان مگر یۅس یہِ کیٚٹَل آیہِ أمۍ اَمیُک آو نہٕ کِہیٖنٛۍ تہِ فٲیِدٕ اتھ گوٚو مےٚ ڈیٚبِٹ زیادٕ کرٛیٚڈِٹ ووٚت نہٕ مےٚ اتھ کٕہیٖنٛۍ تہِ نہٕ اِسلیے مَطلَب کمپٔنی چھ آسان وُچھُن گۄڈٕ چیٖز اگر سُہ ییٚمہِ ساتہٕ سُہ نیران چھُ چیٖز چھُ کَڈان کمپٔنی چھِ نیران واریاہ چیٖز مگر تِمَن چھِنہٕ کَسٹَمَرَن تِم چیٖز دِنۍ کِہیٖنٛۍ ییٚمہِ سۭتۍ یہِ کَسٹَمَرَس نوٚقصان واتہِ